یۄس زَن مین ٹرٛانَسپوٹ خٲطرٕ چھِ گاڑٮ۪ن ہٕنٛدۍ خٲطرٕ چھُ سُہ گوٚو مگر یورَے سُہ تہٕ یا چھُ اَسہِ چھِ ریلوے سِٹیشَن یِوان نیٖرٮ۪سٹ ریلوے سِٹیشَن سُہ چھِ اَسہِ یِوان پُلوامہِ تہٕ آیَرپوٹ چھُ اَسہِ یِوان سرینگرٕ یُس زَن أکِس کٲشرِس عام اِنسانَس خٲطرٕ اَکھ اَصُل اوٚپشَن چھُ گاڑِ خٲطرٕ سۄ گٔے بَس تہٕ یِم زَن اےٚ چٮ۪لینٛج چھِ یِم زَن کیٚنٛہہ سختی چھِ أکِس اِنسانَس سۄ گٔے ساروی کھۄت بٔڑ بار سختی اَسہِ چھِنہٕ روٹَس پرٛاپَر گاڑِ میلان کیٚنٛہہ اَسہِ چھِ پٮ۪وان گھنٹہٕ زٕ زٕ گھنٹہٕ پھٕٹراوٕنۍ